وعلیکُم سلام

اَہَن تُہۍ کھیٚیِو پیرسٹٕمال بیٚیہِ دِیِو نُنہٕ بہہ اَمہِ سۭتۍ گژھوٕ فرق پتہٕ ییٖزیٚو صُبحن کٕلنِکس پٮ۪ٹھ اَدٕ کیٛاہ اَدٕ کیٛاہ